ڈاکٹر صٲب چھا حظ ٹھیٖک ہَے بہٕ حظ چوٚن پیشنٛٹ حظ اَہَن حظ آ

مےٚ حظ اوس دَنٛدس دود حظ کیٚوم لوٚگمُت اَہَن حظ مےٚ آیہِ زَبردَس دَگ حظ پرٛابلِم آیہِ زَبردَس حظ بہٕ حظ چھُس ٹانٛگہٕ ٹانٛگہٕ کَران برٛیش ورٛیش کَران پٔر ڈیٚے حظ اَہَن حظ ہَے نہَ حظ مےٚ نہَ حظ چھےٚ نہٕ زانٛہہ سِگریٹس تھپھ لٔجمٕژ مِٹھٲے وِٹھٲے آسہِ کھیٚمٕژ لۅکٹہٕ واریاہ حظ

ہَے زَبردَس حظ دَگ حظ زَبردَس اَتھ حظ چھُ بیٚیہِ کھُلاوُن زَبردَس گوٚمُت یہِ زیادٕ حظ گوٚد

بِلکُل حظ

بِلکُل حظ اَگر کیٚنٛہہ آلٹَرنیٚٹوٗ باسیٚو مےٚ حظ یہِ دَنٛد بچُن حظ دَنٛد گَژھِ نہٕ پیٚون کَڈنہٕ کیٚنٛہہ

بِلکُل حظ سِر دوا ووا کیٛاہ حظ کھیٚمہٕ بہٕ وُنکیٚنَس وۅنۍ اگر دَوا وَوا کھیٚمہوس حظ یُس ژےٚ اوٗترٕ دِژیتھس

ٹھیٖک حظ ٹھیٖک حظ چُھ سَر ٹھیٖک حظ چھُ